وَعلیکُم اَسلام ٹھیٖک چھِوا آ یہِ گوٚو مُبیٖنا تُہۍ چھِوا ٹھیٖک تۅہہِ چھُوا اےٚ سی نِیُن اَسے چھِ ہاوُس بوٹ ڈلس منٛز وَن سا ژےٚ کیٛاہ چھُے کَرُن اَچھا تتھ کمبر چھِ لگان یہِ پانٛژھ ساس چھِ ہٮ۪وان ژوٚوُہ گنٛٹہٕ پانٛژساس رۄپیہِ اگر ژےٚ منظوٗر چھُو ژےٚ چھُیا پانٛژن دۄہن تیٚلہِ چھِ پانٛژن دۄہن پٕنٛژٕہ ساس رۄپیہِ ٹھیٖک چھا

آ سورُے گَژھِ ایٚویلیبُل تہٕ پٕنٛژٕہ ساس رۄپیہِ چھَس بہٕ ہٮ۪وان پانٛژن دۄہن تُہۍ چھِوا منظوٗر اَچھا ٹھیٖک کَتہِ وۅنۍ آ چِکن تہِ بنہِ سورُے کیٚنٛہہ بَنہِ بیٚیہِ کیٛاہ چھُو تُہۍ ایٚویلیبُل بیٚیہِ کیٛاہ چھُو تۅہہِ کھیوٚن پانٛژن دۄہن چھَس بہٕ دۄہس چھَس بہٕ ہٮ۪وان ژوٚوُہ گنٛٹہٕ گٔے پانٛژ ساس رۄپیہِ تِم گٔے پانٛژن دۄہن پٕنٛژٕہ ساس رۄپیہِ آ برابر چھِ پٕنٛژٕہ ساس بہٕ ہٮ۪وان اَتہِ چھُ سورُے کیٚنٛہہ ایٚویلیبُل تَتہِ چھُ چِکن تہِ یہِ تُہۍ یہِ تۅہہِ ضروٗرت چھُ تہِ چھُ سورُے کیٚنٛہہ ایٚو ایٚویلیبُل تتہِ ٹھیٖک چھا نہَ کَم گَژھِ نہٕ کِہیٖنٛۍ تہٕ البتہٕ پٕنٛژہ ساس چھُ ٹھیٖک تۅہہِ چھُو پانٛژن دۄہن وکیٚشنس پٮ۪ٹھ تہٕ تُہۍ ہیٚکِو صُبحس اَزٕے ہٮ۪تھ یِتھ اَچھا ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پرواے تہٕ تَتہِ چھُ سورُے کیٚنٛہہ ایٚویلیبُل آ بیٚیہِ چھِوا تُہۍ ٹھیٖک آ مگر یہِ ہٮ۪مہٕ بہٕ برابر کیش ہٮ۪مہٕ بہٕ پٕنٛژٕہ ساس برابر ٹھیٖک چھا ژوٚوُہ گنٛٹن چھِ یِوان پانٛژ ہتھ پانٛژ ساس تہٕ رٮ۪تس پانٛشن دۄہن گٔے پٕنٛژٕہ ساس ٹھیٖک چھا آ فیسلٹی چھِ برابر تُہۍ مہٕ ہیٚیِو ٹٮ۪نٛشن کیٚنٛہہ فیسلٹی چھِ سورُے کیٚنٛہہ یہِ تۅہہِ ضروٗرت آسہِ تہِ چھُ سورُے کیٚنٛہہ چِکن آسہِ ضروٗرت بریانی آسہِ ضروٗرت کباب آسہِ تمام تہِ چھُ ایٚویلیبُل بیٚیہِ چھُو تُہۍ یہِ بیٚیہِ یہِ تۅہہِ ضروٗرت آسٮ۪و گرم آب کیٛاہ کیٛاہ آسٮ۪و سُہ چھُ سورُے کیٚنٛہہ چھُ ایٚویلیبُل اَچھا وۅنۍ کَر یِیِو تُہۍ اَدٕ سا یٚہہ خۄدایس حوال